اَسہِ چھُ آمُت سوال دِنہٕ زِ تُہٕنٛد کیٛاہ خیالات چھِ کھیٚنُک کیٛاہ چھُ رول ییٚمہِ ساتہٕ أسۍ کُنہِ جایہِ نےٚ نَژنہِ گژھان چھِ یا کُنہِ جایہِ چَکَر کَرنہِ گژھان چھِ کھیٚن چھُ واریاہ ضروٗری چیٖز سٲنِس یہِ یَتھ منٛز کَلچَرَس منٛز أسۍ ہٮ۪کَو ؤنِتھ زِ اَگر أسۍ کُنہِ جایہِ نیران چھِ چَکرَس یا کُنہِ جایہِ سفرَس چھِ نیران اَسہِ چھُ کھیٚن چھُ تَتھ منٛز واریاہ ضروٗری أسۍ چھِ نیران کھیٚنہِ یہِ چھِ نیران نَژنہِ اَتھ چھِ نِوان أسۍ سۭتۍ واریاہ کھیٚن چھِ نِوان اَتھ آ سفرَس منٛز چھِ أسۍ کھیٚنَس واریاہ مَزٕ لَگان یُس اَسہِ کھٔدٕر چھِ آسان واریاہ اَصٕل ایکٕسپیٖرینَس چھِس دِوان یِتھٕ کٔنۍ اگر أسۍ کُنہِ جایہِ پہلگام گژھَو یا گُلمرگ گژھَو أسۍ چھِ نِوان بَتہٕ تہِ سۭتۍ أسۍ چھِ نِوان چاے سۭتۍ یِتھٕ کٔنۍ أسۍ چھِ نِوان یہِ سۭتۍ کیٛاہ چیٖز سۭتۍ اَسہِ اگر کُنہِ سفرَس پٮ۪ٹھ اَگر اَکہِ بَجہِ واتَو أسۍ کُنہِ جایہِ أسۍ چھِ سُہ نِوان سُہ أسۍ چھِ کھیٚوان تٔتی کُنہِ باغَس منٛز یا کُنہِ پہاڑَس پٮ۪ٹھ چھِ أسۍ کھیٚوان بَتہٕ یِتھٕ کٔنۍ تِم چھِ اَسہِ خٲطرٕ واریاہ اَصٕل ایکٕسپیٖرینَس یِتھٕ کٔنۍ أسۍ سۄنہٕ مرگ چھِ گژھان تَتہِ چھِ أسۍ کھسان ہوٹلَن پٮ۪ٹھ تَمیُک کھیٚن چھِ اَسہِ واریاہ زیادٕ پَسنٛد یِتھٕ کٔنۍ تَمیُک چِکَن بِریانی یا ماموز تِم چھِ اَسہِ واریاہ زیادٕ پَسنٛد یِتھٕ کٔنۍ اَسہِ سُہ سۄنہٕ مرگ ہٮ۪کہِ گُلمرگ چھِ اَسہِ نُن چاے تہِ مکایہِ ژۄچہٕ یا چھِ آلوٗ پرٛوٹھا تِہٕنٛز اَسہِ واریاہَس پَسنٛد اَوَے چھِ أسۍ یِمَن یِمَن جایَن گژھان یِتھٕ کٔنۍ دۅدٕ پتھری چھِ اَسہِ بریانی پَسنٛد یا چھِ اَسہِ شالمور باغَس منٛز گول گپے پَسنٛد یا چھِ اَسہِ نِشاط باغ چھِ اَسہِ بیل پوٗلی پَسنٛد بیٚیہِ چھِ اَسہِ ییٚتہِ پہہ أسۍ چھِ گژھان جوٚم تَتہِ چھِ اَسہِ میلان واریاہ چیٖز یِتھٕ کٔنۍ چھِ اَسہِ میلان تَتہِ لیٚم ترٛیِش یا چھِ اَسہِ تَتہِ میلان کھیٚن اصٕل بَتہٕ تہِ میلان اَصٕل یہِ اَسہِ چھُ بیٚیہِ گژھان یِمَن ژارِ شریٖف تَتہِ چھِ اَسہِ میلان واریاہ چیٖز کیٛازِ تَتہِ آلوٗ پرٛوٹھا یا تَتھ چھولا پوٗری چھِ اَسہِ تَتِچ واریاہ زیادٕ پَسنٛد اَسہِ اگر پَنٛجاب چھِ گژھان کہِ نیران چَکرَس أسۍ چھِ أمی غرضہٕ نیران زِ تَتہِ چھِ لَچھ اَسہِ میلان زانٛہہ ییٚتہِ چھِ أسۍ گژھان وٲیِل کٔدٕل تَتہِ چھِ اَسہِ میلان واریاہ اَصٕل گاڈٕ کھیٚنہٕ خٲطرٕ یا تہِ چھِ أسۍ گژھان یور سۄنہٕ مرگ تہِ ووٚن اَسہِ یا چھِ أسۍ گژھان یور وٲیِل کٔدٕل تہٕ درٛاس چھِ أسۍ گژھان تَتہِ چھِ واریاہ اَصٕل آیِس کرٛیٖم تہِ میلان اَسہِ أسۍ چھِ گژھان کَرگِل لداخ تَتہِ چھِ اَسہِ مِٹھایہِ تہِ چھِ اَسہِ واریاہ کَران شوقیٖن چھِ اَسہِ تَمِکۍ واریاہ زیادٕ اَوَے چھِ أسۍ یِوان یِمَن جایَن گژھان اور گژھان یِتھٕ کٔنۍ أسۍ گژھان چھِ بیٚلی چھِ أسۍ گژھان تَتہِ چھِ اَسہِ رومٮ۪نٹِک ڈِنَر میلان یا چھِ أسۍ گژھان فِش مارکیٚٹ چھِ أسۍ گژھان واریاہَن جایَن چھِ أسۍ گژھان یَتھ منٛز اَسہِ واریاہ چیٖز کھیٚنہٕ خٲطرٕ چھِ ییٚتہِ چھِ اَسہِ چلان بَکوزی کارنَر تَتہِ چھِ اَسہِ واریاہ اَصٕل چیٖز میلان أسۍ چھِ یِم چھِ اَسہِ یِتھٕ کٔنۍ أسۍ گژھان چھِ سۄنہٕ مرگ اَتہِ چھِ تَتہِ چھِ آسان اَلَگ کَلچَر تٔمۍ حِسابہٕ چھِ تَتہِ سُہ کھیٚن میلان یا چھِ أسۍ گژھان پنٛجاب تَتہِ چھِ آسان اَلگ کل اَمہِ سٍتۍ أسۍ واریاہ چیٖز ہیٚچھان کہِ زِ باقٕے لُکھ باقٕے قوم باقٕے لوکیٚلٹی وٲلۍ کِتھٕ کٔنۍ چھِ کھیٚوان پَنٕنۍ کھیٚن اَسہِ چھُ واریاہ اَمہِ سۭتۍ اَسہِ دُنیاہُک واریاہ چھِ أسۍ ایکٕسپُلور گژھان أسۍ چھِ گژھان یِتھٕ کٔنۍ یوٗ کے چھِ أسۍ گژھان تَتہِ چھُ آسان چامِن چھِ آسان تَتہِ أسۍ چھِ تَمیُک واریاہ زیادٕ شوقیٖن اَسہِ چھُ کہِ آلوٗ پرٛاٹھا چھِ اَسہِ واریاہ اَصٕل پَسنٛدیٖدہ چیٖز چھِ اَسہِ سارکُے زیادٕ آلوٗ پرٛاٹھا بریانی یِم چیٖز چھِ اَسہِ واریاہ زیادٕ پَسنٛد أسۍ چھِ أمی موجوٗب واریاہَن جایَن گژھان چَکرَس یِم چیٖز کھیٚنہٕ موجوٗب کھیٚن چھِ اَسہِ واریاہ زیادٕ پَسَنٛدیٖدہ ڈِشِز چھِ اَسہِ میلان واریاہَن علاقَن منٛز تَوَے چھِ أسۍ گژھان تِمَن جایَن چَکرَس